وعلیکُم سَلام اَہَن حظ آ اَہن حظ آ اَسہِ چھِ اچھا مہرنہِ کانٛگٕر ٲسٕو توہہِ ضوٚرَتھ کۭژاہ آسو ضوٚرَتھ اچھا ہُم پٕلین ما چھا ضوٚرَتھ اچھا اَسہِ حظ چھِ اَتھ یِمن قٕسٕم مہرنہِ کانٛگٕرِ چھِ یِوَان زٕ ترٛےٚ قٕسٕم اَکھ چھُ اَتھ گژھان ساڑٕ پانٛژھ ہَتھ بیٛاکھ چھُ گژھان ڈاے ہَتھ بیٛاکھ چھُ گژھان ترٛےٚ ہَتھ رۄپیہِ تہٕ بیٚیہِ چھِ پٕلین کامہِ گژھن ڈاے ہَتھ ترٛےٚ ہَتھ اَہَن حظ آ أسۍ حظ زٕ زٕ ہُم مَنٛز پٕلَین کانٛگرِ

چلو ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے أسۍ تھاوَو تُہۍ یِیِوا پا اَسہِ چھِ ییٚتی سُربفاڑی چھِ اَسہِ دُکان اَڑس منٛزٕے ییٚمہِ ساتہٕ تُہۍ ؤسِو تُہۍ کٔرۍ زیٚو مےٚ کال بہٕ حظ دُکانَس پٮ۪ٹھٕے بہٕ چھُس دُکانَس پٮ۪ٹھٕے اۭں چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یی زیٚو تہٕ اَسہِ کٔرۍ زیٚو کال تَمہِ ساتہٕ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے کِنہٕ ٹھیٖک چھُ